روگُن جوش چھُ سُہ چھُ واریاہ ڈِفکَلٹہٕ بَناوُن سُہ چھُنہٕ مطلب تَگان مےٚ بَناوُن کینٛہہ بہٕ چھَس یَژھان بَنا مےٚ دَپیو بہٕ بَناوان مگر سُہ چھُ واریاہ ڈِفکَلٹہٕ بہٕ چھَس یَژھان تَتھ مُتعلِق زا زانُن زِ یہِ کیازِ چھُ ڈِفکَلٹہٕ زِ بہٕ ہیٚکہٕ ہا تَتھ مُتعلِق جانکٲری حاصِل کٔرِتھ تہٕ بہٕ ہیٚکہٕ ہا سہُ ریسپی بَنٲیِتھ روگَن جوش روگَن جوش چھُنہٕ مےٚ تَگان کینٛہہ سُہ چھُ واریاہ ڈِفکَلٹ